وعلیکُم سلام آ آ بہٕ چھَس گامُک مقدَم

کَتھ کٔرٕہو تۅہہِ ژوٗر نِمُت کیٛاہ چھُ ہَو

کیٚنٛہہ نہَ حظ چھُنہٕ بہٕ وُچھٕ